اسلام علیکُم آ ؤنِو تُہۍ ٲسوٕ اَمہِ برٛونٛہہ تہِ فون کوٚرمُت تۄہہِ کٕم چھِو اچھا آ تۄہہِ چھُو خانٛدَر اَسہِ اوس یہِ آرڈر روٚٹمُت اوترٕ تۄہہِ کیٚنٛہہ چھُنہٕ پَرواے گوٚو بہٕ أسۍ واتو پنٛنِس تُہٕنٛدِس ڈیٹَس پٮ۪ٹھ برابر اَسہِ چھا پاے تُہۍ کوٗتاہ کوٗتاہ یہِ چھُو آسان پَگاہ

اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ ؤنۍ تَو مےٚ اَسہِ چھا میک اَپ ویک اَپ سورُے یورَے اَنُن پَنُن اچھا ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے أسۍ واتو بِلکُل تَمے ڈیٹَس سُے ڈیٹ ویٹ چھُنہٕ آ کیٚنٛہہ چھُنہٕ پَرواے أسۍ واتو ضروٗری تور اَدٕ حظ چلو کویی بات نہیں اَدٕ حظ سَلام علیکُم گوٚبُر اَدٕ حظ سَلام علیکُم